ہیٚلو سلام علیکُم تُہۍ چھِوا سیفران اونَر اَسہِ اوس کۄنٛگ حظ اوس اَسہِ ضروٗرت یا سا یہِ اَہن حظ آ بِلکُل تُہۍ کُنہِ چھُو تولہٕ حظ کٕنان تُہۍ ؤنِو پَنُن ریٹ لِسٹہٕ حظ تہٕ بہٕ تہِ وُچھ تولہٕ چھِ گژھان حظ کاہ ساس ہا تھوڑا کَنسیشَن اَتھ منٛز حظ مگر یہِ گژھِ آسُن حظ وُچھ حظ اَتھ چھِ شکایت حظ یِوان اَتھ چھُ پتہٕ مِلاوَٹھ آسان تۄہہِ کٔرمٕژ حظ اَتھ ڈُپلِکیٹ ترٛوومُت سۭتۍ سُہ مکاے ٹَم ترٛوومُت سۭتۍ اَتھ تھوٚومُت رنٛگ حظ سُہ شکایت گژھِ نہٕ حظ برٛونٛٹھ کُن یِنۍ اَسہِ کِہیٖنٛۍ حظ تِکیٛازِ مےٚ چھُ یہِ سوزُن حظ فارٮ۪ن مےٚ چھُ فارٮ۪ن وۅنۍ حظ کمپٔنی منٛز حظ منیجَر فرٛینٛڈ یہِ چھِ تٔمسٕے حظ کَڈٕنۍ مےٚ یا سا یہِ تور سٮ۪نٛڈ سوزُن تٔمسٕے حظ تہٕ تِکیٛازِ مےٚ گژھان پَتہٕ برٛونٛٹھ کُن شکایتھ یِن حظ کیٚنٛہہ نمبر اَکھ نمبر زٕ چھِ مےٚ کَرٕنۍ کٲم حظ اگر تُہۍ وۄنۍ اکھ کٔرِو تُہۍ کَنسیشن حظ تِکیٛازِ بہٕ نِمہٕ تیٚلہِ واریاہ بہٕ نِمہٕ أکِس دۄن لَچھَن حظ تِکیٛازِ یِم چھِ یِم چھِ واریاہ حظ ضروٗرت یہِ ہوٗج ایٚماوُنٛٹَس منٛز چھُ مےٚ ضروٗرت یہِ اِسلیے اگر تُہۍ مےٚ کٔرِو کَنسیشَن تُہۍ حظ بہٕ تُلہٕ واریاہ ایماوُنٛٹس منٛز تیٚلہِ حظ یا ہسا یہِ کۄنٛگ حظ بہٕ چھُس وَنان سۄے کَتھ تِکیٛازِ بِلکُل بِلکُل مےٚ گژھِ نہٕ شکایت حظ تِکیٛازِ بہٕ گوٚژھُس بار بار تُہٕنٛدِس دُکانَس پٮ۪ٹھ یُن تِکیٛازِ مےٚ گژھِ نہٕ آ تِکیٛازِ نَتہٕ چھِ ییٚتہِ کۄنٛگ حظ سُے بہٕ آوُس تَوَے حظ تُہٕنٛدِس دُکانَس پٮ۪ٹھ تِکیٛازِ اَز چھُ بازرَس منٛز مِلاوَٹھ حظ واریاہ زیادٕ تہٕ اِنسانَس گژھِ نہٕ پَتہٕ بروسہٕ ڈلُن کیٚنٛہہ بہٕ گژھٕ اِنشاء اللہ بیٚیہِ ؤری تہِ تُہٕنٛدِس دُکانَس پٮ۪ٹھ یُن بہٕ گژھٕ نہٕ بیٚیہِ ؤری اورٕ یِتھ کھۄتہٕ بدٕ بیٚیہِ چُکاوُن باقِین دُکان پٮ۪ٹھ ہَے مےٚ گوٚژھ صاف تۅل یا سا یہِ کۄنٛگ اسی لیے اگر تُہۍ أزۍ وُنکٮ۪س قدٕر کٔرِو تُہۍ تھٲوِو اَصٕل یا سا یہِ صاف تھٲوِو تُہۍ کۄنٛگ حظ چلو ٹھیٖک چھُ تہٕ اِنشاء اللہ بہٕ کَرٕ تۄہہِ پیمٮ۪نٛٹ تہٕ دۄن لَچھَن چھُ مےٚ ضروٗرت حظ تہٕ تھوڑا کٔرۍزیٚو وۅنۍ تھوڑا اَتھ تھٲوِزیٚو وۅنۍ تھوڑا رَژھ کھنٛڈ پَنٕنۍ اَتھ تھوڑا علاوَے پہن رژھ کھنٛڈ تِکیٛازِ یہِ چھُ یہِ چھُ پَے یہِ کوٗتاہ درٛۅگ چھُ حظ یہِ اَتھ اَتھ کوٗتاہ کھسہِ یورٕ کٔژتام تولے کھسان حظ دۄن لَچھَن ٹھیٖک حظ تَیار کَرِ آسہِ وۅنۍ تَیار کَر آسہِ تیٚلہِ اَسہِ چھُ ترُن حظ یہِ چھُ نٮ۪بر سوزُن یہِ کَر اَسہِ تَیار پگاہ آسیٛا تَیار پیکِنٛگ پگاہ کٔژِ بجہِ یِمہٕ بہٕ باہ بجے ہا چلو تُلِو ٹھیٖک چھُ تُہۍ تھٲوزیٚو کَنسیشَن کٔرِتھ بیٚیہِ تھٲوزیٚو اَتھ حِساب کٔرِتھ حظ کوتاہ کھسہِ اَتھ تہٕ بہٕ کَرٕ تۅہہِ پتہٕ آن لایِن تیٚلہِ پیمٮ۪نٛٹ تَمی ساتہٕ اَدٕ حظ چلو تُل ٹھیٖک حظ چھُ اَدٕ حظ اَدٕ حظ اسلام علیکُم